عوٲمی حِصہٕ دٲری چھِ اَسہِ وارِیاہ زیادٕ مدد کَران کہِ أسۍ کَرو صحیح قانوٗن یا اِنصاف کَرو کُنہٕ جاے گۄڈنیُکُے اکھ چیٖز اگر أسۍ وٕچھو کہِ کُنہِ جاے چھِ وبا یا بٮ۪مٲرۍ چھِ یِتھ پٲٹھۍ مِثال کے طور پر کووِڈ اوس پٔتۍمٮ۪ن ؤرِیَن اَسہِ ووٚن لُکن کہِ أسۍ کِتھ پٲٹھۍ بچو اَمہِ نِش دَوا ورٲے تہِ تِم طریٖق ہیٚچھِ ہیٚچھنٲے أسۍ مطلب عوٲمی حِصہٕ دٲرِیَس منٛز تہٕ ییٚمہِ سۭتۍ أسۍ یہِ بٮ۪مٲرۍ ختم کَرو یِتھَے پٲٹھۍ اگر کُنہِ جاے یا نٔو پُے چھِ نشہِ کٲری ہُنٛد شِکار تتھ متعلق چھُ تِمن جانکٲری دِنۍ یہِ نشہِ کار کِتھ پٲٹھۍ چھِ اِنسانس ختم کَران اتھ متعلق چھُ تِمن ونُن تاکہِ أسۍ ہٮ۪کو یہِ رُکٲیِتھ یا تہٕ ٹایمہٕ ٹایمہٕ چھِ أسۍ ہٮ۪کو أسۍ پرٛوگرام تہِ اکھ یہِ اِنتظام کٔرِتھ یَتھ منٛز لُکھ ہٮ۪کن پنٕنۍ رایہِ ؤنِتھ کُنہِ تہِ متعلق یا تِمن پٮ۪ٹھ چھُ اَسہِ دھیاں تھاوُن یِمو کیٛاہ ووٚن تہٕ تَمی حِساب چھِ اَسہِ لُکن جانکٲری دِنۍ دٔیِم چیٖز اگر کُنہِ جاے جماعت یا کانٛہہ تہِ جماعت چھِ یا اٮ۪ن جی اووٕ چھِ اٮ۪جُکیٚشنل اِنسٹِٹوٗٹرن چھِ مطلب کہِ سُکوٗلٕس یُس چھُ تِمن متعلق تتھ متعلق چھِ اَسہِ یہِ کَرُن تِمن چھِ اَسہِ دھیانس منٛز تھاوُن تَتٮ۪ن چھِ اَسہِ صحیح جانکٲری دِنۍ یا یُس گام چھُ آسان تتھ منٛز چھُ اَسہِ وقتہٕ وقتہٕ تِم پرٛوگرام کنڈٕ یِم بناوٕنۍ ییٚتٮ۪ن لُکن ہِنٛز مدد گژھِ ہر طریٖقہٕ صحت طریٖق یا کانٛہہ تہِ یہِ کیٚنٛہہ غلط تہِ آسہِ گَژھان تتھ متعلق چھِ اَسہِ آواز تُلٕنۍ یِتھَے پٲٹھۍ سُکوٗلن منٛز تہِ ہٮ۪کو أسۍ وارِیاہ چیٖز یِم صحیح قانوٗنٕکۍ چیٖز تَتہِ رٔژھرٲیِتھ

قانوٗنِیَس منٛز أسۍ کِتھ پٲٹھۍ یُس عوٲمی حِصہٕ دٲری یہِ کِتھ پٲٹھۍ بناے اکھ صحیح قانوٗن اَسہِ چھِ مطلب یُس لایر چھِ آسان یا جج چھُ آسان تِمن چھِ اَسہِ صحیح پٲٹھۍ ٹرٛینِنٛگ دِنۍ اتھ متعلق أتھۍ کُنہِ تہِ مطلب صحیح ٹرٛینِنٛگ چھِ اَسہِ دِنۍ بیٚیہِ گَژھِ آسُن یُس کوٹ چھُنا ییٚتہِ کوٹ گَژھِ آسُن تَتہِ گَسہِ آسُن صحیح ماحول تہِ یا بیٚیہِ چھُ اَسہِ یا ہٮ۪کو أسۍ ؤنِتھ سوشل میٖڈیا یا نٮ۪ٹ تھرٛوٗ اَسہِ نٮ۪ٹہِ کہِ ذٔریعہِ تہِ چھِ اَسہِ لُکن جانکٲری دِنۍ کُنہِ تہِ متعلق